ہیٚلو اَسلامُ علیکُم تُہۍ چھُو حظ مکانَن نَقشہٕ وَقشہِ دِوان اَسہِ حظ اوس مَکان بَناوُن نوٚو مکان اَسہِ دِیو تَتھ اَصٕل پَہَن کانٛہہ نَقشہ خاص کَر اَندَن نٮ۪بٕرۍ کِنۍ اچھا زٔمیٖن حظ چھِ اَسہِ اَصٕل گولٲی منٛز کر اَدٕ حظ یِیِو حظ دِیِیِو حظ تُہۍ ادٕ حظ یی زیو حظ اَدٕ حظ یی زیو تُہۍ